بہٕ چھُس اکھ فانہٕ ٹیٖچر یُس وُنکٮ۪س أکِس پریویٹ سَکولس منٛز پرناوان چھِ اگر أسۍ وُچھو أزۍکِس دورَس منٛز مطلب چھُ اَکھ سانہِ کٔشیٖرِ منٛز وُچھو أسۍ خاص کَر مطلب پرٛیویٹ سکوٗلَن ہُنٛد اَکھ جال چھُ بِچھومُت سۭتۍ سۭتۍ چھِ اَسہِ گورمِنٛٹ سکوٗل تہِ تہٕ پرٛایویٹ سکوٗلَن ہُنٛد مطلب اِنفلنس چھُ زیادٕ مطلب یِہُنٛد اَثر چھُ زیادٕ وُنکٮ۪س أسۍ چھِ وُچھان کہِ مطلب مطلب اَکھ بَچہِ ییٚمہِ ساتہٕ سکوٗل گژھان چھُ یا ییٚمہِ ساتہٕ مول موج أکِس بَچَس سکوٗل ترٛاوان چھِ یہِ چھِ ترٛاوان أمِس اَمہِ غرضہٕ سکوٗل کہِ یہِ بَچہِ پَر مےٚ پٔرِتھ لیٖکھِتھ بَنہِ کیٚنٛہہ صُبحس آفیسَر ڈاکٹَر یا کیٚنٛہہ تہِ مطلب یہِ چھِ آسان أمِس آش مگر أسۍ اگر وُچھو مطلب بہٕ ونہٕ اَکھ پَنٕنۍ ایکٕسپیٖریَنس تہِ وُنکٮ۪س یۄس أسۍ سکوٗلَن منٛز مِس کَران چھِ سۄ ایکٕسپیٖریَنٕس چھےٚ یِہَے کہِ مطلب بہٕ چھُس وُچھان کہِ یِتھٕ پٲٹھۍ ٹیٖچَر پَرناوان چھِ اَتھ منٛز باسے مےٚ واریاہ زیادٕ کٔمی أکِس ٹیٖچرَس کِتھٕ پٲٹھۍ پَزِ أکِس سکوٗلَس منٛز پَرناوُن اَتھ منٛز چھُ اَسہِ مَدِ نظر تھاوٕنۍ واریاہ چیٖز أسۍ چھِ عام طور پَر فوکَس کَران گۄڈٕ سیلبَسَس پٮ۪ٹھ یعنے کہِ سیلبَس کیٛاہ چھُ اَسہِ اَسہِ چھُ یہِ بَچَس دیُن مۄکلٲوِتھ زٕ پہلوٗ چھِ آسان اَکھ پہلوٗ چھِ یہِ کہِ مطلب یِم پرٛیویٹ سکوٗلَس منٛز ٹیٖچَر پَرناوان چھِ یِمَن چھَ نہٕ مطلب یِمَن چھُ آسان بَڈٕ منیجمٮ۪نٛٹ سِٹرِکٹ یِمَن چھُ ٹایم ٹُو ٹایم یِوان چیک کَرنہٕ یِمو مۄکلوا سیلبَس ایز کَمپیٲڑ ٹُو گورمِنٛٹ ٹیٖچٲرٕس یِم آسان چھِ تِمَن چھِ نہٕ تیٖژ پٔژھ پِرٛژھٕگٲر ہِش آسان کِہیٖنٛۍ مطلب تِم کَر مۄکلاوَن سیلبَس کیٛاہ مۄکلاون مۄکلاونا پوٗرٕ یا اوڑٕے تھاونا تہٕ تِم چھِ پَکان تِتھٕے پٲٹھۍ مگر ییٚمہِ ساتہٕ بہٕ اَصل پٲٹھۍ سکوٗلِنٛگ ہٕنٛز کَتھ کَرٕ اَکہِ سکوٗلٕچ مطلب أکِس ٹیٖچرَس پَزِ گۄڈٕنٮ۪تھٕے وُچھُن تَتھ حِسابَس منٛز ییٚمِس بَچَس یَتھ کَلاس یہِ پَرناوان چھِ اَکھ ضروٗری چیٖز چھُ أکِس ٹیٖچرَس أمِس چھِ وُچھُن گۄڈٕنٮ۪تھ بَچہِ سُنٛد بِہیوِیر بِہیوِیر کیٛاہ گوٚو یعنے کہِ بَچہِ کٮُ۪تھ کیٛاہ چھُ کَمہِ فیملی پٮ۪ٹھ چھُ فیملی چھَسا غریٖب چھَسا أمیٖر چھَسا پیرَنٹہٕ چھِسا ٹھیٖک بَچہِ ما چھُ جِسمٲنی مطلب کَمزور کانٛہہ جِسمٲنی تکلیٖف ما چھُ مٮ۪نٹٔلی چھا ٹھیٖک فِزیکٔلی چھا ٹھیٖک یہِ چھُ أکِس ٹیٖچرَس گۄڈٕنٮ۪تھ فرض آسان یعنے کہِ أکِس بَچہِ سٕنٛز پوٗرٕ زانٛکٲری تٔمۍ سُنٛد بیک گرٛاوُنٛڈ وُچھُن ییٚمہِ ساتہٕ یہِ أمِس بچہٕ سُنٛد بیک گرٛاوُنٛڈ وُچھِ یِتھٕے پٲٹھۍ أمۍ ہَسا کوٚر واریاہ ایچیٖو أمۍ ٹیٖچرَن یعنے کہِ أکِس ٹیٖچرَس ییٚمہِ ساتہٕ أمۍ أمۍ سُنٛد بیک گرٛاوُنٛڈ وُچھ یہِ بَچہِ کٮُ۪تھ کیٛاہ چھُ أمِس چھُ یہِ پَرناونَس منٛز أمِس چھِ أمۍ سٕنٛدِس بَچہِ سٕنٛدِس دٮ۪ماغَس تانۍ وات واتنَس تانۍ چھِ گژھان أمِس آسٲیِش ییٚمہِ ساتہٕ أمۍ یہِ بَچہِ وُچھ أمِس کیٛاہ چھُ سورُے یِتھٕ پٲٹھۍ ہُو یہِ تہٕ اَمہِ پَتہٕ أمِس ٹیٖچرَس ییٚمہِ ساتہٕ یہِ پَرناوان چھُ أمِس چھُ آسٲنی گژھان یہِ پَرناونَس أسۍ چھِ میکزِمَم وُچھان ٹیٖچَر ژاو کلاسَس منٛز یعنی مےٚ چھُ پانہٕ وُچھمُت کہِ مطلب ییٚمہِ ساتہٕ ٹیٖچَر کلاسَس مَنٛز اَژان چھُ أمۍ کھوٗج بُک تُجن بُک تہٕ لوگُن پَرناوٕنۍ تاکہِ أمۍ یہِ چھُ آسان سیلبَس باوُنٛڈِڈ یعنے کہِ مےٚ چھُ سیلبَس مۄکلاوُن بَس یتُے یوت چھُ نہٕ کِہیٖنٛۍ اَمہِ ساتہٕ ییٚمہِ ساتہٕ أمۍ یہِ بَچہِ وُچھ وۅنۍ اَصۭل پٲٹھۍ لوگ أمۍ پَرناوُن أمِس چھِ أمِس بَچَس سۭتۍ اَکھ ایفٮ۪کشَن اَکھ پیار لاگُن اَکھ ایز اے فرٛینٛڈ لاگُن مگر فرینٛڈ لاگنَس پیار لاگنَس منٛز تہِ گژھِ سۄ گیپ آسٕنۍ یۄس اَسہِ حٲوِتھ دِیہِ ناو ہورٕ چھِ سِٹوڈَنٹہٕ تہٕ یورٕ چھُ ٹیٖچر آ سُہ ایٚفٮ۪کشَن سُہ پیار گژھِ نہٕ آسُن کہِ مطلب سۄ گیپٕے گَژھِ ختٕم أکِس ٹیٖچرَٕس تہٕ سِٹوڈَنٹہٕ سٕنٛز مگر بَڈٕ پیارٕ سٍتۍ أمِس بَچَس کیٛاہ گوٚژھ أمِس بَچَس گوٚژھ اِنٹرٛسٹہٕ روزُن یہِ فلٲنۍ ٹیٖچَر کٔر ییہِ مےٚ کلاسَس منٛز مطلب أمِس گوٚژھ شوق روزُن نَتہٕ چھُ میٚکزِمَم ٹیٖچَر تُلان لوٗر تہٕ ماران بَچَس گۄڈنٮ۪تھٕے پَزِ اَکھ لوٗر اَکھ پُنِشمٮ۪نٛٹہٕ پَزِ اَسہِ فِزیکَل پُنِشمٮ۪نٹہٕ اٚوایِڈ کَرُن أکِس بَچَس کیٛازِ دِمو أسۍ فِزیکَل پُنِشمٮ۪نٛٹ مَطلب یِم چیٖز بَڈٕ پیارٕ سان اَمہِ سۭتۍ کیٛاہ گژھِ أمِس بَچَس چھُ پَتہٕ مٲل روزان سکوٗل یِیٖنَس اَصل پٲٹھۍ مطلب أمِس چھِ أمِس ٹیٖچرَس سۭتۍ ایٚفٮ۪کشَن گَژھان یا ٹیٖچرَس چھِ أمِس سۭتۍ ایٮفیکشَن گَژھان پیار محبت چھُ گَژھان مطلب امہِ سۭتۍ چھِ گَژھان یِمَن آسٲیش اَمہِ پَتہٕ یُتھُے وۅنۍ یہِ ٹیٖچَر پَرناوان چھُ میکزِمَم فوکَس چھُ یِمَن مطلب ایکٹِوِٹیٖزَن پٮ۪ٹھ کَرُن اَمہِ ساتہٕ أسۍ ٹیٖچَر اَز چھِ یہِ سکوٗلَن منٛز کَم کینٛژن سکوٗلَن منٛز چھُ کہِ مطلب واریاہَن سکوٗلَن منٛز خاص کَر یِم لوکَل سکوٗل چھِ یِم وِلیج وِلیجَن مطلب دِہاتَس کُن یِم سکوٗل چھِ گامَن کُن یِم سکوٗل چھِ یِمَن منٛز چھِ أسۍ وُچھان اَکھ چیٖز مِس کہِ مطلب یِمَن منٛز چھِ نہٕ ایٚکٹِوِٹی بیسٕڈ سیلبَس مطلب یِوان پَرناونہٕ کِہیٖنٛۍ ایٚکٹیٛوٗٹی چھِ ضروٗری یعنی کہِ یَتھ منٛز أکِس بچہِ سٕنٛز حرکَت آسہِ ایٚکٹیٛوٗٹی چھِ سُہ چیٖز اَکھ ییٚمہِ سۭتۍ أسۍ ٹیٖچِنٛگ پرٛیکٹِکَل چھِ بَناون ٹیٖچِنٛگ کیٛاہ گٔیے پَرناوُن لیکھناوُن گوٚو یہَے کہِ مطلب اَکھ بَچہِ ہَسا گژھِ ہیٚچھُن وایِل ایٚکٹیٛوٗٹی وایِل آ مطلب حَرکَت حرکَتَس منٛز گَژھِ آسُن یعنے کہِ یہِ بَچہِ کوٚڑ اَسہِ نٮ۪بر أمِس چھِ أسۍ کانٛہہ ٹاسٕک دِوان اَتھ منٛز کَرو أسۍ ایٚکٹیٛوٗٹی یِہَے ایٚکٹیٛوٗٹی اِنوالو یۄس اَسہِ کِتابہِ منٛز لیٚکھِتھ چھِ أکِس ٹیٖچرَس یہِ ایٚکٹیٛوٗٹی سان پَرناوون أسۍ یہِ اَتھ ایکٹیٛوٗٹی پٮ۪ٹھ تھاوو أسۍ فوکَس یہِ ایٚکٹیٛوٗٹی یُتھُے یہِ کَرِ أمۍ سٕنٛز ٹیٖچِنٛگ مطلب آ یہِ چھِ اَکھ سَکسیٚسفُل ٹیٖچِنٛگ بَنان تہٕ یہِ اَمہِ سۭتۍ کیٛاہ چھِ اَمہِ سۭتۍ چھِ ٹیٖچِنٛگ پرٛکٹِکَل تہِ بَنان تہٕ أکِس ٹیٖچرَس پَزِ یِمَن چیٖزَن ہُنٛد خیال تھاوُن چاہے مطلب ییٚمہِ ساتہٕ یہِ کَلاسَس منٛز گژھِ أمۍ سٕنٛز یۄس ٹیٖچِنٛگ گژھِ آسٕنۍ یہِ گژھِ پرٛیکٹِکَل أکِس بَچہِ سٕنٛدِس ذہنَس منٛز گژھِ یہِ مطلب یُس تہِ یہِ ٹاپِک پَرِ ہمیشہِ گژھِ سُہ ٹاپِک أمۍ سٕنٛدِس بچہِ سٕنٛدِس ذہنَس منٛز روزُن نہَ کہِ یہِ تُجُن بُک تہٕ بَس لوگُن پَرناوُن ؤتھِو سا بَچو پٔرِو سا نہَ نہَ نہَ یہِ اوس اَکھ اولڈ میتھٲڈ مطلب پرٛانہِ وقتہٕ ٲسۍ یہِ ٹیٖچَر کَران میگزِمَم اَز چھُ نہٕ سُہ وقت کہِ مطلب اَکھ مطلب أسۍ چھِ وُچھان واریاہ یِم ایٚجُوکیشنِسٹہٕ چھِ لایِک جان ڈییوی اوس یا أسۍ چھِ کَران کَتھ مطلب باقٕے یِم ٲسۍ یِم ایٚجوکیشنِسٹٕس اَصٕل یِم تہِ چھِ فوکَس کَران أتھۍ پٮ۪ٹھ أتھۍ پٮ۪ٹھ زور دِوان کہِ مطلب اَسہِ ہَسا پَزِ ایکٹیٛوٗٹی دوران مطلب بَچہِ پَرناوُن مطلب تَتھ منٛز گژھِ ایٚکٹیٛوٗٹی آسٕنۍ مطلب اِنوالو امہِ سۭتۍ چھِ ٹیٖچِنٛگ بَنان سَکسیٚسفُل تہٕ وُنکٮ۪س اگر أسۍ سکوٗلَن وُچھو یِمَن سکوٗلَن یِم سکوٗل کیٛاہ چھِ مِس کَرن مطلب سکوٗلَن منٛز چھِ اَکھ چیٖز مِسِنٛگ سُہ گوٚو یہےَ کہِ مطلب ٹیٖچَر گژھِ ٹرٛین یُن کَرُن ٹیٖچرَن گژھِ ٹایم ٹُو ٹایم ٹرٛینِنٛگ یِِن دِنہِ کہِ مطلب بَچہِ کِتھٕ پٲٹھۍ چھُ پَرناوُن اکھ فرٛیم ؤرٕک گژھِ سکوٗل بَناوُن کہِ مطلب یَتھ منٛز ٹیٖچَر أ سۍ اَنہوکھ یِمَن دِمو ٹرٛینِنٛگ بَڈٕ ایٚکسپٲٹیٖز اَنہوکھ أسۍ مان ژٕ یِم ٹرٛین کَرنہٕ خٲطرٕ ٹیٖچَر مان ژٕ یِمَن یہِ ٹایم ٹُو ٹایم وَننہٕ کہِ مطلب آ ٹیٖچِنٛگ کِتھٕ پٲٹھۍ چھِ آسان کَرٕنۍ تہٕ اَتھ منٛز گژھِ میگزِمَم مان ژٕ خیال تھاوُن امکُے کہِ مطلب کیٛاہ چھِ اَتھ وَنان آ یِمہٕ بَچہِ یِم یِم ٹیٖچَر یِم چھِ یِم ہَسا پَرناوَن ایٮٚکٹیٛوٗٹی بیسٕڈ سیٚلبَس چلو سیٚلبَس چھُ اَسہِ مۄکلاونٕے کیٛاز کَرو نہٕ أسۍ اَتھ منٛز ایٚکٹیٛوٗٹی اِستعمال یہِ ایٚکیٛوٗٹی سۭتۍ کیٛاہ چھُ اکھ سٲنۍ یُس ٹیٖچِنٛگ چھِ یہِ چھِ بَنن سَکسیٚسفُل یوٚتانۍ ایٚکٹیٛوِٗٹی أسۍ توٚتانۍ کیٛاہ فٲیدٕ آو مطلب تھیٛورِٹِکَل اگر أسۍ زیادٕ بَنو سُہ کَتہِ چھُ یَتھ منٛز نہٕ ایٚکٹیٛوٗٹی آسہِ اَسہِ چھُ مِثال کے طور پَر ٹیٖچنٛگ کیٛاہ چھِ بہٕ وَنہٕ اکھ ایکٹیٛوٗٹی کیٛاہ گٔے ایٚکٹیٛوٗٹی گٔے یِہَے ییٚمہِ ساتہٕ کانٛہہ قصب چھُ ہیچھان تٔمِس چھِ پی۪وان اَتھس تھپھ کَرٕنۍ ہاوُن ہَتہٕ سا یہِ ایٚکٹیٛوٗٹی کَر سا یِتھٕ پٲٹھۍ یہِ ایکٹیٛوٗ سیم چھِ ٹیٖچِنٛگ منٛز أکِس بَچَس چھُ پٮ۪وان ہاوُن ہَتہٕ سا یہِ ہَسا چھُ یِتھٕ پٲٹھۍ یہِ ہَسا چھُ یِتھٕ پٲٹھۍ یہِ ہَسا چھِ یِتھٕ پٲٹھۍ اَمہِ ساتہٕ اَگر یِم ٹیٖچَر یِم سکوٗل پرٛتھ کانٛہہ سکوٗل یِتھٕے پٲٹھۍ کَرِ اِمپلِمٮ۪نٹہٕ مطلب یِم چیٖز أسۍ وُچھو سٲنۍ ٹیٖچِنٛگ بَنہِ ہَر ہمیشہِ سَکسیٚسفُل ہَر ہمیشہِ بَنہِ سٲنۍ ٹیٖچِنٛگ کامیاب شُکریہ